لُکھ چھِ واریاہ برٛینٛڈٕس موبایِل فونَن ہِنٛد پَسنٛد کَران یِتھ پٲٹھۍ أسۍ وَنو آی فون چھ ایم آے یکۍ فون چھِ سیمسنٛگٕکۍ فون چھِ ویٖوو چھِ واریاہ فون پوکو چھُس بہٕ پانہٕ یوٗز کَران پوکو ایکٕس ٹوٗ پرٛو بَڈٕ بٮ۪ہتٕریٖن فون چھُ یہِ یُس بہٕ پانہٕ پَسنٛد چھُس کَران مگر لُکَن ہٕنٛز اگر بہٕ کَتھ کَرٕ عام لُکَن ہٕنٛز کَتھ عام لُکھ چھِ زیاد تر آی فون برٛینٛڈ پسنٛد کَران تِکیاز آی فون برٛینٛڈٕچ چھِ واریاہ خۄصوٗصیَت واریاہ مگر ییٚتہِ چھِ میکسِمَم فونٕز یِم چھِ تِم چھِ سیمسَنٛگ تہٕ ایم آیِکۍ بیٚیہِ ویٖوو فون زیادٕ یوٗز گَژھان تِکیاز تِم چھِ لُکَن بَجٹَس منٛز تہِ یِوان تہٕ لُکھ چھِ تِم تِمن منٛز چھِ واریاہ فیٖچٲرٕز تہِ مِلان لُکَن واریاہ خۄصوٗصِیَت تہِ چھِ مَلان لُکَن تِمن منٛز بیٚیہِ اگر بہٕ پَننٮ۪ن کیٚنٛژَن خاص فٲیِدَن ہِنٛز کَتھ کَر یِم فونَس منٛز پَسنٛد چھِ یَوان اِنٹَرنٮ۪ٹ فیسَلٹیٖز چھِ اصٕل فایِو جی فون چھُ

واریاہ چیٖز چھِ تِم یِم بہٕ پَننِس فونَس منٛز پسنٛد چھُس کَران تِکیازِ یہِ چھُ پرٚٮ۪تھ کانٛہہ خاص تہٕ عام ایپلٕکیشَن آسٲنی سان ہیکان ڈاونلوڈ کٔرِتھ